میٛانہِ دُہُک کھٮ۪ن چٮ۪ن چھُ صُبحَن نیٚندرِ ؤتھِتھ ٹھوٗل زٕ زوٗنہِ وَرٲے کھٮ۪وان پَتہٕ چھٮ۪س بیٚیہِ دَہِہ بَجہِ چاے چٮ۪وان تہٕ بیٚیہِ ژوٚٹ اَکھ کھٮ۪وان پَتہٕ چھٮ۪س کھٮ۪وان بیٚیہِ باہِہ بَجہِ بَتہٕ تہٕ سبزی تہٕ بیٚیہِ سَلاد پَتہٕ چھٮ۪س چاے چٮ۪وان ژورِ بَجہِ پَتہٕ چھٮ۪س کالچَن کھٮ۪وان سبزی تہٕ بیٚیہِ ژوٚٹ بیٚیہِ تَتھ سۭتۍ کینٛہہ سَلاد سۭتۍ بیٚیہِ بیلَنسٕڑ ڈایِٹَس منٛز چھُ وِٹَے مِنٕز مِنرَلٕز فیٹ سورُے آسان یُس سانہِ صحتہٕ خٲطرٕ تَندرُستہٕ چھُ بیٚیہِ چھٮ۪س بہٕ چھٮ۪س کھٮ۪وان رایِز یہِ توٚمُل تہِ دالہٕ تہِ تہٕ سورٔے کینٛہہ چھٮ۪س بہٕ کھٮ۪وان